اسلام علیکُم ؤنِو حظ جناب آ ٹھیٖک حظ چھُ آہ کِہیٖنٛۍ یِم چھِ حظ نَیےَ بَناونہٕ کِنہٕ یِمن چھِ ایٚڈجسٹمیٚنٛٹ کَرٕنۍ اسہِ آچھا مےٚ باسان اَصٕل روزِِ اگر بہٕ نظر دِمہٕ نہ بہٕ دِم یِمن نظر کیٛاہ چھُ کَرُن کَتھ کَتھ لَگہِ نوٚو پیٖس اَتھ وُچھو گۄڈنیٚتھ لٔکٕر ما پیَے نٔو اَنٕنۍ کیٚنٛہہ اگر لٔکٕر نٔو پیےَ اَنٕنۍ تَمے حِساب وُچھو أسۍ کٔرۍ کٔژ لَگیٚس لَر کٔژ لَگیٚس چھُنا قبضہٕ چھُ لاگُن چُٹھِکۍ چھِ لاگٕنۍ آ آ یہِ چھا نَیہِ ڈِیزایِنٕکۍ بَناوٕنۍ کِنہٕ یہِ چھِ تِتھٕے کٔنۍ تھاوٕنۍ یِتھٕ کٔنۍ ٲسۍ یِم اچھا اچھا یہِ اَتھ آ آ مےٚ باسان یِمَن کہِ اسہِ پَزِ یِم کَرٕنۍ کٲم یِم کَرہوک یَلہٕ پَتہٕ لاگاوہوک کِٹ پِلیے کیٚنٛہہ اَصٕل پَہَم مٔٹیٖرِیَل تَمہِ سۭتۍ گَژھَن یِم دٔرۍ حظ بیٚیہِ گَژھیٚکھ نوٚو ڈِیزایِن حظ نَیہِ ڈِیزایِنُک چھُنہٕ حظ کیٛاز اَز چھُ آ کٲشِر تَرٛٲش چھِ زَبَردس نٔے درواز چھِ یِوان لاگنہٕ تمہِ سۭتۍ چھِ گَژھان بہتریٖن چھِنہٕ حظ اۭں اۭں بیٚیہِ چھِ لٔکٕر وُچھِنۍ کۄس لاگہوس رشیَن لاگہووسا کٲشِر لٔکٕر بُدُل لاگہووسا کایُڈ لاگہووسا تَمی حِساب چھُ وُچھُن کیٛاہ گَژھیٚس ٹھیٖک چھُ آ چَلو حظ ٹھیٖک چھُ اسہِ یِمو پَگہٕے اِنشاء اللّہ یِمو پَگہٕے تہٕ دِمہوس نظر تہٕ تیٚلہِ لاگوٚو پَگہٕے پیٚٹھٕے کٲم اچھا چَلو